اَسہِ بَنیو پٕلین اَکہِ دۄہ أسۍ گَژھو پہلگام ییٚلہِ أسۍ پہلگام گٔے سفَر تہِ اوس واریاہ دوٗر بہتریٖن دوٗر اوس پہلگام یُتھُے أسۍ پہلگام کُن چھِ پَکان تَمہِ چہٕ پہاڑَن منٛز سڑکَن پٮ۪ٹھ چھِ أسۍ پَکان کھسان تِمَن تَمہِ چَن سَڑکَن پٮ۪ٹھ تور وٲتۍ أسۍ سٕٹاٹِنٛگ منٛز ییٚلہِ أسۍ پہلگام وٲتۍ تَتہِ چھِ گۄڈٕنٮ۪تھٕے پہلگامُک مارکٮ۪ٹ بہتریٖن مارکٮ۪ٹ اوس تَتہِ یُتھُے وۄنۍ أسۍ پہلگام وٲتۍ أسۍ رُکے تَتہِ ہیٚرِ مطلب پہلگام اوس ہیٚرِ موٹین اوس تَتہِ پہاڑ اوس اَصٕل وۄنۍ یُتھُے أسۍ گٲڑۍ تھٲو پارکِنٛگ منٛز پَتہٕ درٛاے أسۍ پیدَل یُتھُے أسۍ پیدَل چھِ کھسان پہاڑَس پہاڑَس پہاڑَس تَتہِ باسیو اَسہِ اَلگٕے اَکھ نیچَر کیٛازکہِ ییٚتۍ پٮ۪ٹھ أسۍ آمٕتۍ ٲسۍ تَتہِ اوس واریاہ زیادٕ گَرم حدٕ کھۄتہٕ تہِ زیادٕ گَرَم اوس واریاہ زیادٕ پَتہٕ یُتھُے أسۍ پہاڑَس کھٔتۍ واریاہ ہیوٚر تَتہِ باسیو اَسہِ اَلگٕے اَکھ ٹٮ۪مپریچَر کہِ مطلب ٹھنٛڈٕ موسَم اوس تَتہِ بہتریٖن تَمِکۍ تَتہِ تِم یارِ کُلۍ ٲسۍ تَتہِ واریاہ زیادٕ یارِ کُلۍ ٲسۍ تَتہِ حدٕ کھۄتہٕ تہِ زیادٕ یارِ کُلۍ ٲسۍ تَتہِ تَتھ منٛز اوس اِنسانَس اَکھ اَلگٕے اَکھ سُہ سُروٗر یِوان سُہ فیٖلِنٛگ ٲس یِوان کہِ نَہ کُنۍ جایہِ چھِ کُنۍ پہاڑَس پٮ۪ٹھ بِہِتھ واریاہ زیادٕ اَصٕل مطلب فیٖل اوس تَتہِ گژھان پہلگامَس منٛز واریاہ زیادٕ اَصٕل اَصٕل پہاڑ اوس تَتہِ اوس اَکھ تہِ اوس تَتہِ کیٛاہ چھِ اَتھ وَنان تَتہِ اوس زوٗ تہِ زُوَس منٛز ٲسۍ تَتہِ یِمو تھٲیمٕتۍ جانوَر پانٛژھ شےٚ قٕسٕم جانوَر أکِس یَتھ منٛز پِنٛجرَس منٛز اوس لیٖپٲڈ اوس تَتہِ بیٚکِس منٛز اوس یہِ بِیَر اوس تَتہِ ییٚمِس کٲشِر پٲٹھۍ چھِ وَنان ہاپُت اوس تَتہِ ہاپُت اوس تَتہِ بیٚیہِ اوس وایلڈ بِیَر اوس تَتہِ یِم ہانٛگَل ٲسۍ تَتہِ یِتھَے کَنۍ ٲس مُختلف جانوَر تَتہِ پہلگامَس منٛز وۄنۍ یُتھُے أسۍ پہاڑَس پٮ۪ٹھ کھوٚت تَتہِ باسیو اَسہِ اَکھ اَلگٕے نیچَر باسیو اَسہِ کیٛازکہِ سُہ چھُ واریاہ تھوٚد تہِ پہاڑَس پٮ۪وان تَتھ کھسُن تَتہِ پَتہٕ یُتھُے أسۍ بِہِتھ ٲسۍ تَتہِ فرٛٮ۪نٛڈ ورٛٮ۪نٛڈ أسۍ ٲسۍ واریاہ تَمہِ پَتہٕ گٔے کٲم تَتہِ لوگُن اَچانَک روٗد تَتھ روٗدَس تہِ اوس اَلگٕے اَکھ فیٖلِنٛگٕس تَتھ روٗدَس منٛز کہِ یُس بۄنہٕ اوس ٹٮ۪مپریچَر سُہ اوس نہٕ تَتہِ ہیٚرِ پہلگام کیٚنٛہہ تَتہِ اوس اَلگٕے اَکھ موسَم تَتہِ اوس اَلگٕے اَکھ سُروٗر یِوان پہلگامَس منٛز یِتھَے کَنۍ ٲسۍ تَتہِ یارِ کُلۍ ٲسۍ تَتہِ بٔڑۍ بٔڑۍ یارِ کُلۍ ٲسۍ تِمَن پٮ۪ٹھ ٲسۍ تَتہِ بیٚہوان تَتہِ اوس اَلگ اَکھ مَزٕ یِوان تِمَن تَل بیٚہنَس یُتھُے روٗد لوگُن اَلگٕے اَکھ فیٖلِنٛگ چھِ یِوان پہلگامَس منٛز مطلب سُہ چھُ اِنسانَس روزان یادگار کہِ اِنسان ییٚلہِ پہلگام چھِ گژھان سُہ چھِ اِنسان یادگار روزان یِتھَے کَنۍ بَنیو اَسہِ اَکہِ دۄہ پٕلین أسۍ گژھو گُلمرٕگ گُلمرٕگ تہِ چھِ اَکھ بہتریٖن جاے واریاہ زیادٕ اَگر اِنسان ونٛدَس چھِ تَتہِ گژھان ونٛدَس منٛز چھِ تَتہِ کٲم گژھان أسۍ گٔے اَکہِ دۄہ ونٛدَس منٛز تہِ تور گُلمرٕگ اَسہِ کٔر کٲم تَتہِ اَسہِ ٲس گٲڑۍ سۭتۍ اَسہِ پے سۄ تھاوٕنۍ بٕتھی کیٛازکہِ ہیوٚر تام چھِ تَتہِ گٲڑۍ کھسان بِلکُل نہٕ کِہیٖنۍ تہِ نہٕ اَسہِ کٔر وۄںۍ کٲم یُتھُے اَسہِ گٲڑۍ کھٲج ہیوٚر تَمہِ پَتہٕ کٔر اَسہِ گۄڈٕ لٲج اَسہِ گاڑِ چینہٕ چین چھِ پٮ۪وان گۄڈٕنِکٮ۪ن دۄن ٹٲرَن یا ژۄنہٕ ؤنی ٹٲرَن تہِ ہٮ۪کو أسۍ تھٲیِتھ اَصٕل پٲٹھۍ لٲگِتھ ییٚلہِ اَسہِ سُہ چینہٕ وینہٕ لٲ تَمہِ پَتہٕ چھِ پٮ۪وان رَژھِ رَژھِ رَژھِ رَژھِ کھالٕنۍ گُلمرٕگ گٲڑۍ کیٛازِ شیٖن چھِ آسان واریاہ زیادٕ حدٕ کھۄتہٕ تہِ زیادٕ شیٖن کیٛازِ نَتہٕ چھِ پٮ۪کان گٲڑۍ سِکِڈ تہِ گٔژھِتھ وۄنۍ ٲسۍ أسۍ ییٚلہِ اَسہِ چینہٕ وینہٕ لاجہٕ اَصٕل پٲٹھۍ گاڑِ تَمہِ پَتہٕ چھِ أسۍ وۄنۍ کھسان ہَنہِ ہَنہِ ہَنہِ ہَنہِ ہَنہِ ہَنہِ رَژھ رَژھ رَژھ چھِ أسۍ وٲتۍ أسۍ گُلمرٕگ یُتھُے وۄنۍ أسۍ گُلمرٕگ کھٔتۍ گُلمرگہِ چھِ اَکھ اَلگ اَکھ فیٖلِنٛگٕس یِوان ییٚلہِ أسۍ تور وٲتۍ تَتہِ باسیو اَسہِ اَلگٕے اَکھ فیٖلِنٛگٕس کیٛازِ ہورٕ ٲسۍ پَلو تہِ زبَر واریاہ زیادٕ لٲگِتھ تۭر تہِ ٲس واریاہ زیادٕ اَمہِ پَتہٕ کٔر اَسہِ کٲم یُتھُے أسۍ گُلمرٕگ وٲتۍ اَمہِ پَتہٕ کٔر اَسہِ کٲم گۄڈٕ رٔٹ اَسہِ سٕکیٹِنٛگ کٔر تِمَن سۭتۍ کَتھ وَتھ اَصٕل پٲٹھۍ تہٕ دوٚپُکھ اَسہِ چھےٚ سٕکیٹِنٛگ کَرٕنۍ ییٚلہِ وَ اَسہِ سٕکیٹِنٛگ کٔر سٕکیٹِنٛگ پٮ۪ٹھ چھِ اَسہِ پٮ۪وان تِمَن لاگٕنۍ تِمَن بوٗٹھ ووٗٹھ اَصٕل پٲٹھۍ بیٚیہِ چھِ تِم تٔمِس سِٹِک وِٹِک آسان تِمَن اَصٕل پٲٹھۍ تھاوان تھپھ وَپھ تہٕ لٲج اَسہِ سٕکیٹِنٛگ کَرٕنۍ واریاہ اَصٕل پٲٹھۍ حدٕ کھۄتہٕ تہِ زیادٕ یِوان اَسہِ تَتھ تہِ اَکھ اَلگ موٗمٮ۪نٛٹ اَکھ یِوان تَتہِ سٕکیٹِنٛگ کَرنَس منٛز تَمہِ پَتہٕ کٔر اَسہِ کٲم بَنیو اَسہِ اچانک پٕلین تٔتی گُلمرگہِ اَسہِ کٔر کٲم أسۍ کھٔتۍ گَنڈولاہَس یُتھُے أسۍ گَنڈولاہَس چھِ کھسان تَتھ منٛز چھِ اَکھ اِنسانَس اَلگ اَکھ فیٖلِنٛگٕس یِوان کہِ نَہ کَتہِ تام کھوٚت گَنڈولاہَس منٛز حدٕ کھۄتہٕ تہِ زیادٕ مَزٕ اوس یِوان گَنڈولاہَس منٛز چھِ فیز وایِز فیز وَن فیز ٹوٗ ٹُہ فیز تھرٛی یُتھُے اَسہِ فیز وَنَس نِش چھِ باسان تَتہِ چھِ اَکھ بۄنہٕ یِوان اَلگٕے اَکھ سیٖنرِیہ کیٛازِ بۄنہٕ چھِ شیٖن آسان یارِ کُلۍ چھِ آسان بٔڑۍ بٔڑۍ حدٕ کھۄتہٕ تہِ زیادٕ یارِ کُلۍ چھِ آسان بٔڑۍ تَتہِ چھِ یِوان اِنسانَس اَکھ اَلگ سُروٗر تَتھ چیٖزَس وٕچھتھٕے یُتھُے وۄنۍ اِنسان فیز ٹوٗوَس پٮ۪ٹھ چھِ واتان سُہ چھِ تَمی نِش فیز وَن نِش فیز ٹوٗ حدٕ کھۄتہٕ تہِ زیادٕ تھوٚد واریاہ آسان یُتھُے أسۍ فیز ٹوٗوَس چھِ وارٕ وارٕ وارٕ وارٕ کھسان تَتہِ چھِ اَکھ اَلگ سُروٗر یِوان اِنسانَس چھِ اَکھ اَلگ فیٖلِنٛگ یِوان کہِ نَہ کَتہِ تام چھِ أسۍ بِہِتھ وۄنۍ اَصٕل فیٖلِنٛگ چھِ یِوان یُتھُے زَن أسۍ کھسان کھسان چھِ تَمہِ پَتہٕ کھٔتۍ أسۍ فیز تھِرٛیٖیَس پٮ۪ٹھ یُتھُے أسۍ فیز تھرٛیٖیَس پٮ۪ٹھ وٲتۍ گَنڈولا چھِ پَتہٕ ترٛاوان تٔتھی یُتھُے أسۍ گَنڈولا منٛز ؤتھۍ تَتہِ چھِ اَکھ اَلگ بیوٗٹی مطلب شیٖن چھِ تَتہِ یارِ کُلۍ چھِ تَتہِ حدٕ کھۄتہٕ تہِ مَزٕ چھِ تَتہِ بہتریٖن واریاہ زیادٕ مَزٕ چھِ اَسہِ تَتہِ تہِ کوٚرمُت کہِ واریاہ زیادٕ اَکھ اَلگ فیٖلِنٛگٕس چھِ یِوان مےٚ بہٕ چھُس یَژھان مطلب کہِ بیٚیہِ گُلمرٕگ گژھُن یا پہلگام گژھُن گُلمرٕگ تہِ چھِ اَکھ بیوٗ بیوٗٹیٖفُل بیوٗٹیٖفُل کیٛاہ ہٮ۪کو ؤنِتھ حدٕ کھۄتہٕ تہِ زیادٕ فیٖلِنٛگٕس چھِ تَتہِ اِنسانَس یِوان حدٕ کھۄتہٕ تہِ زیادٕ مَزٕ چھِ یِوان تَتہِ یِتھَے کَنۍ بَنیو اَسہِ اَکہِ دۄہ پٕلین کہِ أسۍ گژھو سۄنمرٕگ سۄنمرٕگ یُتھُے گژھان چھِ تَتھ تہِ چھِ پٮ۪وان گۄڈٕ اِنسانَس واریاہ کھَسُن تَمیُک سُہ روڈ حدٕ کھۄتہٕ تہِ زٖیادٕ اَصٕل تَتھ چھِ یِوان اِنسانَس اَکھ اَلگ فیٖلِنٛگٕس کہِ روڈ چھِ پَکان پَتہٕ چھِ کھوٚورِ سایڈٕ پہاڑ بٔڑۍ بٔڑۍ پہاڑ پٕلَس بیٚیہِ چھِ تَتھ دٔچھنہِ سایڈٕ یارِ کُل منٛزٕ چھِ آب وَسان تَتھ تہِ چھِ آس اِنسانَس اَلگ اَکھ فیٖلِنٛگٕس یِوان یُتھُے وۄنۍ اِنسان کھسان کھسان چھُ سۄنمرٕگ کھسان چھِ واتان چھِ اِنسان سۄنمرٕگ مین مارکٮ۪ٹ یُتھُے أسۍ سۄنمرٕگ مین مارکٮ۪ٹ وٲتۍ اَمہِ پَتہٕ گٔے أسۍ گۄڈٕ سٹاٹِنٛگ منٛز درٛاے أسۍ پَیدَل تَتھ یُس یور چھِ تھاجِواس چھِ وَنان حظ اَسہِ اوس گژھُن تھاجواس أسۍ چھِ وۄنۍ پَکان تھاجِواس کُن سُہ چھُ اَکھ پہاڑَس پٮ۪وان کھسُن لَگ بَگ ٲٹھ دَہ کِلوٗ میٖٹَر چھِ پٮ۪وان پہاڑَس کھسُن یُتھُے وۄنۍ أسۍ رَژھِ رَژھِ رَژھِ رَژھِ چھِ کھسان تھاجواس کُن تَتہِ چھِ اَکھ اِنسانَس اَلگ اَکھ بیوٗٹی یُتھُے أسۍ پہاڑو مٔنٛزۍ چھِ پَکان دٔچھنہِ سایڈٕ تہِ چھِ یارِ کُل کھوٚورِ سایڈٕ تہِ چھِ یارِ کُل سُہ چھُ اِنسانَس روزان یادگار موٗمٮ۪نٛٹ کہِ نَہ کوٚتام اوسُس بہٕ گوٚمُت وۄنۍ اِنسان ییٚلہِ پَکان چھِ پَکان چھِ تھاجواس کُن واتان چھِ اِنسان فاینٔلی تھاجِواس وٲتہِ تھاجواسَس منٛز چھِ کٲم گژھان تَتھ چھِ تَپٲرۍ آب تہِ بٕتھِ چھِ گٕلٮ۪کشَر تہِ تِم بٔڑۍ بٔڑۍ گٕلٮ۪کشَر چھِ بٕتھِ چھِ تَتھ کٮ۪مپِنٛگ تہِ کَران تَتٮ۪تھ واریاہ زیادٕ بٕتھِ چھُ آب وَسان بیٚہوان چھِ اِنسان تَتٮ۪تھ یُتھُے أسۍ تَتھ پہاڑَس پٮ۪ٹھ چھِ کھسان واریاہ مَزٕ چھُ یِوان تَتھ لوکیشنہٕ پٮ۪ٹھ تھاجواس چہِ لوکیشنہٕ پٮ۪ٹھ وٕچھنَس کہِ حدٕ کھۄتہٕ تہِ زیادٕ اَکھ اَلگ فیٖلِنٛگٕس چھِ گژھان وٕچھنہٕ خٲطرٕ واریاہ زیادٕ یُتھُے اِنسان پَتہٕ أسۍ تھاجواس پٮ۪ٹھ درٛاے واپَس وَسُن اوس اَسہِ بیٚیہِ پہاڑَس یُتھُے أسۍ پہاڑَس چھِ وَسان وَسان تَتہِ چھِ اَکھ اِنسانَس اَلگ اَکھ فیٖلِنٛگٕس یِوان کہِ نَہ کھوٚورِ سایڈٕ تہِ چھِ وٕچھنہٕ خٲطرٕ کیٚنٛہہ دٔچھنہِ سایڈٕ چھِ پہاڑ دٔچھ کھوٚورِ سایڈٕ تہِ چھِ پہاڑ دٔچھنہِ سایڈٕ چھِ یارِ کُل بۄنہٕ چھُ گرٛاوُنٛڈ اَصٕل پٲٹھۍ آسان بَنٲیِتھ فاینٔلی اَسہِ کوٚر کیٚنٛہہ پٕلین أسۍ بیٚہمو راتَس راتَس کٔر اَسہِ کٲم اَسہِ کٔر کٮ۪مپِنٛگ اَسہِ اوس ٹٮ۪نٛٹ وٮ۪نٛٹ اَصٕل پٲٹھۍ سۭتۍ اَسہِ بَنوو ٹٮ۪نٛٹ أسۍ ٲسۍ فرٛٮ۪نٛڈ وٮ۪نٛڈ راتَس بیٖٹھۍ أسۍ ٹٮ۪نٛٹَس منٛز ٹٮ۪نٛٹَس ییٚلہِ منٛز اَسہِ بَنوو ٹٮ۪نٛٹ وٮ۪نٛٹ دیُت اَسہِ آرام سان اَصٕل پٲٹھۍ دیُت اَسہِ بَنوو اَسہِ بوٚڑ ٹٮ۪نٛٹ اَصٕل پٲٹھۍ تَتھ منٛز تہِ آو اَکھ اَلگ فیٖلِنٛگٕس کہِ ٹٮ۪نٛٹَس منٛز روزُن تہِ کہِ کیُتھ چھُ اِنسانَس باسان حدٕ کھۄتہٕ تہِ زیادٕ مَزٕ آو اَسہِ ٹٮ۪نٛٹَس منٛز مطلب سۄنمرٕگ تہِ باسیو اَسہِ بہتریٖن جاے کہِ نَہ ییٚتہٕ منٛز ہٮ۪کو أسۍ بِہِتھ اَتھ لوکیشنہِ منٛز کہِ وِزِٹ کوٚر اَسہِ اوٚتَتھ یہِ سۄنمرٕگ تہِ چھِ حدٕ کھۄتہٕ تہِ جاے اَصٕل بہتریٖن جاے چھِ اَصٕل یِتھَے کَنۍ بَنیو اَسہِ اَکہِ دۄہ پٕلین کہِ أسۍ گژھو ناراناگ ناراناگ چھِ واریاہ زیادٕ خوٗبصوٗرَت سۄ جاے کہِ مطلب یَتھ جایہِ اِنسان ہٮ۪کہِ ؤنِتھ کہِ نَہ گژھنُک جاے چھِ ناراناگ تہِ چھِ پٮ۪وان اِنسانَس کھسُن پہاڑو مٔنٛزۍ اَسہِ ٲس گٲڑۍ سۭتۍ أسۍ درٛاے دوس ژور أسۍ کھٔتۍ گاڑِ منٛز أسۍ درٛاے ناراناگ ناراناگ چھِ پٮ۪وان کھسُن أکۍ کوچہِ مٔنٛزۍ پہاڑ چھِ تَتھ کھسُن واریاہ تھوٚد پٮ۪وان یُتھُے أسۍ تَمہِ پہاڑ کِنی کھٔتۍ کھٔتۍ کہِ تَتھ تہِ چھِ دٔچھنہِ سایڈٕ یارٕ کُلۍ کھوٚورِ سایڈِ تہِ یارِ کُلۍ واریاہ زیادٕ یارِ کُلۍ چھِ تَتھ دٔچھنہِ سایڈٕ کھوٚورِ سایڈٕ پَتہٕ چھِ پٮ۪وان تَتھ کھسُن کھسُن کھسُن ناراناگَس واریاہ زیادٕ ہیوٚر یُتھُے اِنسان ناراناگ چھِ فاینٔلی واتان یُتھُے ناراناگ أسۍ وٲتۍ تَتہِ چھِ پٮ۪وان پہاڑَس کھسُن واریاہ اَمہِ پَتہٕ لوگ اَسہِ ٹرٛٮ۪کِنٛگ کَرٕنۍ پہاڑَس پٮ۪ٹھ یُتھُے أسۍ پہاڑَس چھِ کھسان کھسان اِنسانَس چھِ یِوان اَکھ اَلگ سُروٗر کہِ نَہ کوٚتام چھُس بہٕ کھسان کیٚنٛہہ چھِ وٕچھنٕچ جاے دٔچھنہِ سایڈٕ تہِ چھِ تَتہِ بہتریٖن یارِ کُلۍ کھوٚورِ سایڈٕ تہِ چھِ یارِ کُلۍ حدٕ کھۄتہٕ تہِ زیادٕ وٕچھنٕچ جاے چھِ تَپٲرۍ چھِ گُرۍ کھسان یِم پہٲڑی علاقٕکۍ یِم گُجِر وُجِر آسان تِم ٹٮ۪نٛٹ دِتھ واریاہ وٕچھنٕچ جاے تِمَن سۭتۍ کٔر کَتھ باتھ تِمَن سۭتۍ تہِ باسیو اَصٕل کَتھ کٔرِتھ کہِ تِمَن سۭتۍ کِژھ ریٚہَن سیٚہَن چھِ تِمَن سۭتۍ فاینٔلی ییٚلہِ أسۍ وۄنۍ پَکان پَکان گہٕ أسۍ کھٔتۍ واریاہ پہاڑَس ہیوٚر تَتہِ پٮ۪ٹھ اَکھ سُہ منظر وُچھُم بۄن سُہ چھُ اَکھ اَلگ فیٖلِنٛگٕس دِوان کہِ ناراناگَس منٛز چھُ واریاہ زیادٕ مَزٕدار جاے چھِ وٕچھنٕچ جاے چھِ سٕٹے تہِ ہٮ۪کو راتَس کٔرِتھ تَتہِ واریاہ اَصٕل پٲٹھۍ چھِ کیٛازِ ہوٹَل تہِ چھِ تَتہِ واریاہ ہوٹَل چھِ تَمہِ پَتہٕ سونٛچ اَسہِ أسۍ کَرو ہَو ہارٕس رایڈِنٛگ اَمہِ پَتہٕ کٔر اَسہِ کٲم اَسہِ کٔر گُرۍ والٮ۪ن سۭتۍ کَتھ اَسہِ رٔٹۍ گُرۍ پانٛژھ شےٚ تہٕ دوٚپُکھ ہے أسۍ کھسو گُرٮ۪ن اَمہِ پَتہٕ کٔر اَسہِ کٲم اَسہِ رٔٹۍ زٕ ترٛےٚ گُرۍ کھٔتۍ فرٛٮ۪نٛڈ سٲری گُرٮ۪ن پٮ۪ٹھ یُتھُے وۄنۍ أسۍ گُرٮ۪ن پٮ۪ٹھ چھِ کھسان تَتہِ چھِ باسان کہِ اِنسانَس کہِ نَہ مطلب مَزٕ کوٗتاہ چھُ گُرٮ۪ن پٮ۪ٹھ تہِ کھسنَس پہاڑَس ییٚلہِ پہاڑَس چھِ کھسان گُرۍ ہٮ۪تھ أسۍ اَمہِ پَتہٕ پہاڑَس کھسُن کوٗتاہ اَلگ اَکھ فیٖلِنٛگٕس چھِ یِوان کہِ نَہ کَتھ تام چھُس بہٕ کھسان پہاڑَس اَمہِ پَتہٕ ییٚلہِ أسۍ گُرۍ وُرٮ۪ن پٮ۪ٹھ کھٔتۍ ؤتھۍ واپَس گُرٮ۪ن پٮ۪ٹھ اَمہِ پَتہٕ اِنسانَس چھِ پٮ۪وان پہاڑَن کِنۍ پَتہٕ ہٮ۪س سان وَسُن گُرٮ۪ن پٮ۪ٹھ کیٛازِ گُرِس ہیٚکہِ لَتھ تہِ ژٔلِتھ اُکُن یُکُن فاینٔلی یُتھُے أسۍ ناراناگ ؤتھۍ واپَس گُرٮ۪ن پٮ۪ٹھ اَمہِ پَتہٕ باسیو اَسہِ ناراناگ چھُ واریاہ زیادٕ اَصٕل مطلب وٕچھِنۍ لایق چھِ حدٕ کھۄتہٕ تہِ زیادٕ اَصٕل چھِ یہِ مطلب سۄنمرٕگ گٔے أسۍ تَتہِ تہِ باسیو اَسہِ بہتریٖن ناراناگ گُلمرٕگ پہلگام یِم چھِ واریاہ اَصٕل چھِ یہِ واریاہ جایہِ لوکیشَن یِم اَسہِ وِزِٹ چھِ کَرِ مَژٕ یِمَن جایَن باسیو اَسہِ اَلگ اَکھ فیٖلِنٛگٕس آیہِ یِمَن نِش